مےٚ چھِ ناو قُرَتُالیعن مےٚ چھِ ما پاپَس ناو غلام النبی نجار میٛانہِ مٔمی چھِ ناو شٔریٖفہ بیگَم بہٕ چھَس پران بی اے فہ فِفتھٕ سٔمِسٹَرَس ایٚچ کے ایٚم ڈگری کالیج بانٛدی پوٗراہَس منٛز مےٚ چھِ فٮ۪ورِٹ کَلَر وایِٹ تہٕ یَلو مےٚ یُس بٮ۪سٹ فرٛٮ۪نٛڈ چھِ تٔمِس چھِ ناو راشِداہ مےٚ یُس یہِ چھِ أسۍ چھِ ژور باربٔرٕنۍ ترٛےٚ بٮ۪نہِ تہٕ بوے اَکھ بیٚیہِ بٮ۪نہِ بَجہِ سِسٹَرَس چھِ ناو جَمشیٖداہ دۄیِمہِ بٮ۪نہِ چھِ ناو نٔگیٖنا بٲیِس چھِ ناو تَجَمُل تہٕ بیٚیہِ چھَس بہٕ پانہٕ مےٚ چھِ أکِس بٮ۪نہِ خانٛدَر کٔرِتھ تہٕ وٕنۍ چھِ دۄن کَرنَے بیٚیہِ مےٚ تہٕ میٛانہِ بٮ۪نہِ چھِ کَرنَے بیٚیہِ چھِ بٲیِس تہِ وٕنۍ کَرنَے مےٚ چھےٚ ہابی مےٚ چھِ ہابی پَنٕنۍ کُکِنٛگ بیٚیہِ چھِ مطلب مےٚ چھِ لَگان خۄش رَنُن بیٚیہِ چھِ مےٚ لَگان خۄش ریٖڈِنٛگ کَرٕنۍ فرٛی ٹایمَس منٛز اگر بہٕ کُنہِ ساتہٕ بِہِتھ آسہٕ مےٚ چھِ لَگان خۄش کِتابہٕ پرنہِ بیٚیہِ چھَس بہٕ مِمی تہِ کران واریاہَن کامٮ۪ن منٛز ہٮ۪لٕپ ییٚلہِ بہٕ گَرِ آسہٕ بِہِتھ مےٚ چھِ واریاہ خۄش لَگان بیٚیہِ شُرٮ۪ن سۭتۍ گِنٛدُن لۄکٹٮ۪ن شُرٮ۪ن سۭتۍ گِنٛدُن بہٕ ییٚلہِ تہِ کُنہِ جایہِ لۄکٕٹۍ شُرۍ وٕچھَکھ بہٕ چھَس تِمَن سۭتۍ گِنٛدان بہٕ چھَس تِمَن چیٖز آنان بہٕ چھَس تِمَن لۄکٕٹۍ لۄکٕٹۍ چاکلیٹ دِوان پتہٕ کھیناوان تِم بیٚیہِ چھِ مےٚ کالیج گژھُن مےٚ چھِ کالیجَس منٛز تہِ واریاہ فرٛٮ۪نٛڈٕز راشداہ نہِ بَغٲر تہِ چھِ مےٚ واریاہ فرٛٮ۪نٛڈٕز مگر تِمَن سۭتۍ چھِنہٕ تیوٗتاہ بَنان کِہیٖنۍ وۄنۍ گوٚو راشِداہَس سۭتۍ چھِ زیادٕے پہنَس بَنان مگر ویسے چھِ کالجہٕ تہِ مےٚ واریاہ فرٛٮ۪نٛڈٕز کیٛازِ کہِ بہٕ تہٕ راشِداہ چھِنہٕ یِکوَٹَے پران کِہیٖنۍ تہِ نہٕ سُہ چھِ مےٚ سۭتۍ ال أسۍ چھِ الگ الگ کالجَن منٛز پران مگر مگر چھےٚ اَسہِ بانڈِنٛگ واریاہ اَصٕل پانہٕ ؤنۍ بیٚیہِ چھِ مےٚ بہٕ چھَس وَٹا وَٹا پوٗراہَس منٛز چھَس بہٕ روزان ییٚتہِ یہِ چھِ بانٛڈی پوٗراسٕے منٛز اَکھ گام اَتہِ چھَس بہٕ روزان